فیورِٹ پَسنٛدیٖدہ شاہ رُخ خان ایس آر کے ایک ایکٹَر چھُنہٕ بَنان ایکٹَر توٚتانۍ کِہیٖنۍ یوٚتانۍ نہٕ سُہ اَکھ اَصٕل اِنسان آسہِ اَصٕل اِخلاق ہیوٗ اِنسان آسہِ اَصٕل ہیوٗمَن بیٖنٛگ آسہِ شاہ رُخ خانٕنۍ واریاہ رول چھِ مےٚ پَسنٛد حالانکہ یُس زَن مین کیریکٹَر تٔمۍ دیوداسَس منٛز پلے چھُ کوٚرمُت سُہ چھُ اَکھ واریاہ اَصٕل رول تٔمۍ سُنٛد یا بالہِ وُڈ اوس بالکل ختم گوٚمُت پوٗرٕ اِنڈیاہَس منٛز بالہِ وُڈ ختم گوٚمُت تٔمۍ کٔر پَنٕنۍ موٗوِیٖز موٗوِی رِلیٖز ییٚمۍ بَہہ شیٚتھ کَرور ٹٔرٕن اوٚوَر کٔرۍ ییٚمۍ بَہہ شیٚتھ کَرور کٔر بِزنِس امہِ سۭتۍ ہٮ۪کو أسۍ انداز سمجھتھ سُہ کوٗتاہ فیمَس ایکٔر ایکٹَر چھُ بیٚیہِ اَکھ وٲلڈُک فیمَس ایکٹَر تہٕ کینٛہہ آٹِکَل چھِ ییٚتہِ وَنان سُہ چھُ ہِن پوٗرٕ دُنیِہُک اَکھ رِچَسٹہٕ واریاہ أمیٖر تٔریٖن ایکٹَر تٔمِس منٛز چھُس بہٕ زیادٕ تَر لایِک کَران تٔمۍ سُنٛد سینٕس آف ہیوٗمَر تٔمۍ سٕنٛز محنت یُس تٔمۍ وٕنِچ تانۍ کٔرمٕژ چھِ یَتھ مُقامَس پٮ۪ٹھ واتنہٕ خٲطرٕ سۄ سٹرٛگٕل یُس تٔمۍ کٔرمٕژ چھِ ہاں سُہ چھِ صحیح کِہیٖنۍ چھُ وَراثتہٕ سۭتۍ مِلان تِم چھِ ہٮ۪کان کَران یَتھ کٔنۍ وِکی کوشَل تٔمِس پیٚو نہٕ تیوٗتاہ یہِ کَرُن کینٛہہ تِکیٛازِ تٔمِس اوس فادَر فِلم اِنڈَسٹِرٛی منٛز ییٚمِس نہٕ کانٛہہ ہَے فِلم اِنڈَسٹِرٛی منٛز اوس یِم سٹرٛگٕل کٔر پَتہٕ ووت کُنہِ مُقامَس پٮ۪ٹھ پَتہٕ کوٚر یوٗتاہ ایچیٖو ییٖژاہ محنت کٔرِتھ یوٗتاہ ایچیٖو کَرُن پَتہٕ ڈاوُن ٹو أرٕتھ روزُن تٔمِس چھُ پَتہٕ تَتھ کٔمِس کوٗتاہ عزت چھُ دیُٚن کٔمِس کِتھ کٔنۍ چھِ عزت کَرُن سُہ چھِ اَکھ واریاہ اَصٕل کالِٹی آسان أکِس فیمَس اِنسان سٕنٛز تٔمِس گژھِ نہٕ پونٛسَن ہُنٛد روب سُہ گُمَنٛڈ سُہ تکبُر پونٛسَن ہُنٛد گژھُن کینٛہہ مےٚ چھِ ایٖتیٛاہ لُکھ یِم مےٚ مطلب مےٚ سۭتۍ محبت چھِ کَران یِم مےٚ یِمَن بہٕ اَصٕل چھُس لَگان یِم میٛٲنۍ موٗوِی چھِ وٕچھان کینٛہہ یِمَن سۭتۍ کَرٕ نہٕ بہٕ اَصٕل کہِ یِم چھُ کَم پایہِ بہٕ چھُس زیادٕ سُپیٖریَر اَہَنٛدِ نِش سُہ وٕچھنہٕ مےٚ تٔمِس منٛز کینٛہہ سُہ چھُ واریاہ ڈاوُن ٹو أرٕتھ تہٕ امی وجہ چھُ مےٚ سُہ واریاہ پَسںٛد